ہیلو وعلیکُم السلام ٹھیٖک چھِوٕ اَصٕل پٲٹھۍ صحت چھُ ٹھیٖک اۭں اَصٕل پٲٹھۍ اۭں ٹھیٖک گَرِ مےٚ چھِ اۭں سٲری ژٕ وَن تہٕ مےٚ اَتہِ چھےٚ سٲری ٹھیٖک ٹوٹھ چھا ٹھیٖک بوبہٕ چھا ٹھیٖک ژٕ کیٛازِ چھِ کَتھ گژھان او ژٕ کیٛازِ چھِ کَتھ گژھان اورٕ یورٕ ٹھی خیریَتھٕے چھا کور ہَتَے کَر موٗد تۄہہِ موٗد کَر گُزریو اَسہِ کَتہِ چھِ پَتہٕ اَسہِ نَے کوٚر نہٕ کٲنٛسے فون تۄہہِ تہِ ووٚنوٕ نہٕ تہٕ ژٕ کر آیَکھ وۄنۍ گَرٕ وۄنۍ آسی بوبہٕ تہٕ وۄنۍ آسی بوبہٕ تہٕ ٹوٹھ تٔتۍ تیٚلہِ آسہِ نا یِم ہَمسایی اَتہِ اچھا تویتہِ کوٚرُتھ اَصٕل ژےٚ کوٚرُتھ مےٚ فون کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ بہٕ یِمہٕ تیٚلہِ پَگاہ پَتہٕ بہٕ آسَے پگاہ اَکھ یِمَے بہٕ تیٚلہِ اَپٲری اَدٕ سا چلو کیٚنٛہہ چھُنہٕ چلو بیٚہہ ژٕ اَدٕ سا اَدٕ سا بیٚہہ